یُس مین کراپ ڈِسٹرک بارہملہس منٛز وۄبداونہٕ چھِ یِوان وُنکٮ۪نس سُہ چھُ یِوان وۄبداونہٕ پلسِز یعنی کہِ دالہٕ چھِ یِوان وۄبداونہٕ یِتھَے کنیٚتھ چھِ یِوان وۄبداونہٕ ژوٗنٹھۍ چھِ یِوان وۄبداونہٕ ژوٗنٹھۍ کُلۍ چھِ یِوان لاگنہٕ سبزی چھِ یِوان وۄبداونہٕ گازرِ چھِ یِوان وۄبداونہٕ مُجہٕ چھِ یِوان وۄبداونہٕ یا یِتھَے کنیٚتھ وُچھوأسۍ باقٕے چیٖز فلگوبی چھِ یِوان وۄبداونہٕ بنٛدگوبی چھِ یِوان وۄبداونہٕ یا یِتھَے کٔنۍ مرژٕوانٛگن کُلۍ چھِ یِوان لاگنہٕ یا یِتھَے کٔنی اگر أسی کَتھ کَرو مرژٕوانٛگن کُلیٚو بغٲر یمہٕ اَتھ کیٛاہ وَنان رُہُن چھُ یِوان وۄبداونہٕ گنٛڈٕ چھِ یِوان لاگنہٕ یِم چھِ یِوان لاگنہٕ ڈِسٹرک بارہمُلہس منٛز اگرحظ وۄنۍ کَتھ کَرو کہِ ساروٕے کھۄتہٕ ڈِمانڈ کَتھ کراپس چھِ زیادٕ سُہ چھُ ژوٗٹٮ۪ن ژوٗنٹھۍ چھِ ساروٕے کھۄتہٕ ڈِمانڈ آسان ژٔر اَتھ چھِ ریٹ تہِ اَصٕل آسان باقِیو سِٹیٹو پٮ۪ٹھ چھِ اَتھ ہیٚوان تہٕ امیُک پراسیٚس کِتھ کٔنۍ چھِ گَژھان یہِ چھِ أسی کُل آنان یہِ چھِ أسۍ لاگان یہِ کُل یُتھٕے یہِ کُل لاگان چھِ یہِ چھِ بَڑان بَڑان بڑان اَتھ چھِ أسۍ کَٹٲے کَران محنت کَران گُہہ تَراوان کھاد تَراوان گُڑٲے کَران تہٕ گَژھان چھُ یہِ بوٚڑ بوٚڑ بوٚڑ بوٚڑ تہٕ پتہٕ چھُ یہِ لاگان ژوٗںٹھۍ دِنۍ یُتھٕے یہِ ژوٗنٹھۍ دِوان چھُ تمہِ پتہٕ چھِ یِم ژوٗنٹھۍ چھِ یِوان مارکیٹ سوزنہٕ یُتھٕے پوٚتُس یِم مارکیٹ یِم ژوٗنٹھۍ سوزان چھِ تَتہِ چھِ اَتھ اَصٕل پرایس یِوان یا یہِ چھُ ژوٗنٹھ چھُ گۄڈٕنِکس نمبرس پٮ۪ٹھ ییٚتہِ وُنکٮ۪س کٔشیٖرِ منٛز ساروٕے کھۄتہٕ بوٚڑ یُس بزنٮ۪س چھُ سُہ چھِ ژوٗنٹھ بزنٮ۪س یُس کٔشیٖر منٛز وُنکٮ۪س ییٚمِچ اَکھ اِکنامِک گرُوتھ وُنکٮ۪نس یُس وُنکٮ۪نس کٔشیٖر یَتھ پٮ۪ٹھ پَلان سُہ وَنو أسۍ سُہ چھُ ژوٗنٹھسٕے پٮ۪ٹھ تہٕ اگر حظ وِچھُو کہِ کَتھ کُس چیٖز چھِ أسۍ وۄبداوان اگر أسۍ وِنٹرٕچ کَتھ کَرو اکتوٗمبر نومبرس منٛز اَتھ منٛز چھِ أسۍ رُہُن لاگان اَتھ منٛز چھِ أسۍ گنٛڈٕ لاگان گۄگجہٕ وۄبداوان جلگوزٕ لاگان یِم چھِ أسۍ یَتھ سِیٖزنس منٛز لاگان اگر امہِ برٛوہِم کَتھ کَرو یعنی کہِ أسۍ کَرو یُہے جوٗن جلیِچ کَتھ اگستٕچ کَتھ اَتھ منٛز چھِ أسۍ گازرِ وۄبداوان باقٕے چیٖز یا اگر یِتھَے کٔنۍ ہردٕچ ییٚمِچ کتھ کَرو مارٕچ اپریلٕچ اپریل پٮ۪ٹھ اگر کَتھ کَرو رُوانٛگن چھِ أسۍ وۄبَداوان گازرٮ۪ن ہٕنٛز کَتھ مَہ ألوٕ چھِ أسۍ وۄبداوان ألوٕ چھِ أسۍ لاگان اپریلس منٛز پتہٕ چھِ تِم بٕتھہِ کَڑان أسۍ گوٚو یِم چھِ اَسہِ کیٚنٛہہ کَراپٕس یِم أسۍ وۄبداوان چھِ کَتھ سیٖزنس منٛز کُس چھُ وۄبداوان یِتھَے کٔنۍ ژوٗنٹھۍ اگر وٕچھُو أسۍ ژوٗنٹھۍ چھِ نیران برابر نَومبرس تانیٚتھ کُلِس پٮ۪ٹھ آسان نَومبرس تانۍ چھِ والان أسۍ یعنی کہِ نومبرس منٛز تہِ چھِ آسان ژوٗنٹھۍ تٔتی کُلنٕے پٮ۪ٹھ تہٕ یِم چھِ یِتھ کنیٚتھ یِم کَراپٕس یِم ڈسٹرک بَرہمُلہس منٛز وۄبداوانہٕ چھِ یِوان یِتھَے کٔنۍ چھِ الگ الگ ریٹہٕ آسان الگ الگ کَراپٕس ساروٕے کھۄتہٕ یَتھ ڈِمانڈ چھِ وُنکٮ۪نس سُہ چھِ ژوٗنٹھِس